کٮ۪لفورنِیا یُس زَن اَمریٖکاہَس منٛز چھُ لاہور یُس زن پاکِستانَس منٛز چھُ ڈاکا یُس زن بنٛگلادیٚشس منٛز چھُ کابُل یُس زَن افغٲنِستانَس منٛز چھُ بیٖجِنٛگ یُس زَن چایناہَس منٛز چھُ